اسلامُ علیکُم تُہۍ چھُو حظ سلیٖم صٲب اصٕل پٲٹھۍ حظ أسۍ چھِ اَتھ کیٚنٛہہ نا آمٕتۍ یہِ حظ یہِ پٹنہٕ پٮ۪ٹھ حظ آ اَسہِ أسۍ نفر زٕ ژور اَسہِ حظ اوس یہِ پِکنِکس آمٕتۍ تہٕ اَسہِ بوٗزیو اتھِ چھُ یہِ بُمے ایٚریا اکھ چھُ ڈِسٹرکٹ بارامُلاہَس منٛز اَپٲری یِوان کیٛاہ چھُ آہَن حظ آ اَتہِ چھا کانٛہہ ٹوٗرسِٹ سُپاٹ تِیُتھ یتھ جایہِ أسۍ ایٚکسکرٛشن ویٚکسکرٛشن ہیٚکَو اَصٕل پٲٹھۍ کٔرِتھ آ بیٚیہِ چھا کانٛہہ اچھا اچھا اچھا اگر ٲسۍ راتھ شاتھ ہیٚکہِ لٔگِتھ کُنہِ جایہِ اَسہِ چھا بیٚہنُک انتقام اِنتظام ہیٚکہِ اچھا اچھا آ بُمنہِ پیٚٹھٕ کوٗتاہ ٹایِم لگہِ اَسہِ یمبٕرزَل ہوٹل تام

اچھا اچھا اگر بہٕ گاڑِ ہٕنٛز فیسلٹی چھا اور کھسنہٕ خٲطرٕ بیٚیہِ کانٛہہ پتہٕ آس پاس یتھ جایہِ بیٚیہِ ہیٚکوا أسۍ پتہٕ یہِ کٔرِتھ پِکنِک شِکنِک بیٚیہِ کانٛہہ آس پاس آسہِ ٹوٗرسِٹ سُپاٹاہ کانٛہہ اَصٕل پہم اچھا اچھا اچھا اچھا اچھا اچھا اَتہِ کیٛاہ اتہِ کیٛاہ چھِ اَصٕل یہِ آسان خاص چھےٚ اَتہِ کیٚنٛہہ یُس أسۍ ایٚنجواے ہیٚکَو اَصٕل پٲٹھۍ کٔرِتھ

اچھا اچھا اَسہِ بوٗزیاو بیٛاکھ جاے چھِ اتہِ کتہِ تانۍ أتی نٔزدیٖکٕے رام پُور راج پُور دپان سُہ چھُ ٹوٗرسِٹ سُپاٹ اَصٕل اَتہِ ٲسۍ چھِناہ نفر زٕ ژور کُنہِ ساتہٕ ہیٚکہِ اَسہِ رات تہِ پھُٹِتھ تَوَے فیسلٹی گژھِ آسٕنۍ اَتہِ تَوَے تَمے موٗجوٗب کوٚر اَسہِ فون تۄہہِ تہٕ اَسہِ دوٚپ تُہۍ چھُو اَتہِ لوکل تِہٕنٛدۍ تۄہہِ آسوٕ اَصٕل پٲٹھۍ پَتاہ حظ اچھا اچھا اچھا یپٲرۍ یہِ بوٗزمُت چھُ اَسہِ ناو بابا شکوٗرو دیٖن اچھا اچھا تٔتھۍ ایٚریاہَس اچھا اچھا چلو تَوَے اَسہِ کریوٚو تمَے موٗجوٗب کال آسہِ دوٚپ تھوڑا گژھِ پَتاہ لگٕنۍ تہٕ اَتہِ چھا یہِ رہن سہنُک اِنتظام اگر راتھ پھُٹہِ یا بیٚیہِ کمہِ آیہِ سُپاٹ وُپاوٹ چھا اَصٕل چلو چلو شُکریہ تَوے تَوَے کرے یہِ حظ کال اَسہِ تۄہہِ چلو اَدٕ کیٛاہ